سون فوک سانٛگٕس چھِ رِدٕ پوشہِ مال گِنٛدٕنی درٛایہِ لولو یَتھ منٛز زَن بیٛاکھ چھِ ڈُپٹہ نیونَم ڈَل کی واو وَنو دِل لَگُن کوٗتاہ چھِ تاوَنَو یَتھ منٛز کہِ بیاکھ چھِ رِندہ ہَو میانہِ رِندا ہو